ہٮ۪لو وعلیکُم سلام سلام علیکُم تُہۍ چھُو ٹھیٖک اَصٕل پٲٹھۍ ٹھیٖک پٲٹھۍ آ یعقوٗب صٲب چھُس

آ آ بِلکُل بِلکُل آز چھِ واریاہ مارکیٚٹَس منٛز حظ مطلب آز چھِ چلان کیٚمِکَل کھادٕ وادٕ أسۍ چھِنہٕ تٔمیُک یوٗز کران أسۍ چھِ بِلکُل آرگٔنِک بناوان أسۍ چھِ کران یہِ پٲش وٲش یوٗز پہہ وہہ چھِنہٕ یُس تیٖرَن چھِ نیران سُہ مٔنَن ؤنَن سُے کران یوٗز تٔمی زریعہ مطلب کُلۍ یہِ تۄہہِ ضُوٚرَتھ آسیو چاہے شُملہ کُلۍ یا ژھوٗنٹھ کُلۍ کانٛہہ تہِ چیٖز آسہِ تۄہہِ ضُوٚرَتھ أسۍ چھِ آرگٔنِک بناوان تۄہہِ کوٗتاہ چھُو ضُوٚرَتھ کانٹنٹی ضُوٚرَتھ کیٛاہ چھُو بیٚیہِ تۄہہِ اچھا

اچھا کِہیٖنۍ آ بِلکُل أسۍ ۂے بِلکُل کٮ۪مِکَل فری بناوان بِلکُل مطلب تَتھ چھِنہٕ کٔہٕنۍ تہِ کٮ۪مِکَل یوٗز حظ آسان خٲلی آرگٔنِک چھِ سُہ آسان أسۍ چھِ کران پٲش وٲش حظ یوٗز تٔمۍ کِنۍ حظ چھِ کران تھوڑا سُہ مطلب أسۍ چھِ بناوان نِۂلۍ تٔمۍ چی چاہے سُہ آسہِ ژھوٗنٹیٚن ۂنٛز باقِیَن ۂنٛز شُملاہَن ۂنٛز مگر تَتھ چھِنہٕ أسۍ کران کانٛہہ تہِ کٮ۪مِکَل یوٗز آ یُس تہِ تۄہہِ ضُوٚرَتھ آسیو نا تۄہہِ کانٛہہ تہِ چیٖز تُہۍ کٔریُو کال مطلب آرڈَر واڈَر تہِ اَگر دیُن چھُو تۄہہِ تہِ سُہ دِیُو کیٚنہہ چھُنہٕ پرواے تۄہہِ کَتہِ وُچھُو سون اٮ۪ڈ حظ اَسہِ چھُ اٮ۪ڈ حظ أسۍ چھِ اٮ۪ڈ دِوان حظ تہٕ مےٚ ؤنۍ زیٚو تُہۍ کیٛاہ کار کٔریُو تُہۍ کَتھ تہِ کیٚنہہ چھُنہٕ پرواے أسۍ چھِ فُلی آگٔنِگ دِوان تَتھ منٛز چھِنہٕ کانٛہہ تہِ کٮ۪مِکَل کھاد نہٕ یوٗز کیٚنہہ چیٖز نہٕ یوٗز بیٚیہِ چھا کانٛہہ حُکُم اَسہِ لایِق اوٚکے